چونٛکہِ آرٹ آرٹ یعنی آٹِسٹہٕ بَنُن چھُ اکھ سیٚٹھاہ خوٗبصورَت سَپنا آسان پرٮ۪تھ کٲنٛسہِ بہٕ تہِ اوسُس پَننِس سکول ٹایمَس دوران کَران کوشِش کہِ بہٕ ہیٚچھ ہا آرٹ مَگَر تمہِ ساتہٕ ٲسۍ نہٕ ایٚولیبٕل یِم چیٖز کینٛہہ نہَ ٲسۍ سکولَن مَنٛز ہاوان ڈرایِنٛگ کِتھ کٔنۍ چھِ کَرٕنۍ یا اِوِن پینٛٹِنٛگ تہٕ ٲسۍ نہٕ ہاوان سکوٗلَن مَنٛز کِہِیٖنۍ پَتہٕ ییٚلہِ کالجَن مَنٛز وٲتۍ کالجَن مَنٛز ٲسۍ نہٕ کالجَن مَنٛز ٲسۍ کُنہ کُنہ ساتہٕ کَمپیٚٹشَن گَژھان آرٹ کَمپیٚٹِشَن یا ڈرایِنٛگ کَمپیٚٹِشَن ٲسۍ گَژھان تہٕ پَتہٕ ٲسۍ تمہِ ساتہٕ تِم لڑکہٕ حِصہٕ نِوان یِمَن زَن اتھ مَنٛز مَہارَت تھوڑا بہت ٲسۍ مےٚ تہِ اوس ٹھوڑا بہت نیٚو مےٚ اَکہِ دۄیہِ لَٹہِ حِصہٕ مَگَر مےٚ آیہِ نہٕ کٕہٕنۍ پُزِشَن تِمَن کوٚر تِمَن پروگرامَن مَنٛز تہٕ یِم زَن أمِس آٹِسٹٕنۍ گول آسان چھِ مےٚ چھُ بَڑٕ پَسَنٛد یِوان امہ سُنٛد یہِ آرٹ امہ سُنٛد یہِ پینٛٹِنٛگ امہ سٕنٛد ڈرایِنٛگ یمہِ ساتہٕ بہٕ وٕچھان چھُس کانٛہہ عام نَفَر چھُ کٲنٛسہِ نَفرٕ سٕنٛز شکل ہیٚکان بَنٲیِتھ فیس ہیٚکان بَنٲیِتھ تٔمہِ سُنٛد بُتھ ہیٚکان بَنٲیِتھ بَڑٕ خۄش چھُ لَگان سُہ بَڑٕ اصل چیٖز چھُ یہِ ڈرایِنٛگ یا کانٛہہ چھُ بَناوان کانٛہہ تہِ پینٛٹِنٛگ چھُ بَناوان جانوَر چھُ بَناوان یِتھے کنیٚتھ چھِ مُختلِف چیٖز بَناوان گَرٕکۍ سامان چھِ بَناوان بَڑٕ پَسَنٛد چھُ گَژھان بہٕ تہٕ چھُس کَران پانے کوشِش کالجَن مَنٛز ٲسۍ نہٕ ہاوان کینٛہہ نہَ ٲسۍ سُکولنٕے مَنٛز ہاوان مےٚ اوس نہٕ یہِ سَبجَکٹس تہِ کینٛہہ تہٕ اَلبَتہٕ شوق اوس مےٚ زَبَردَست تمہِ موجوب چھُس بہٕ پانہٕ کَران کُنہِ کُنہِ ساتہٕ تھوڑا بہت کوشِش تہٕ مَگَر ہَنٛڈریٚڈ پٔرسنٹ چھُنہٕ مےٚ تَگان کینٛہہ تھوڑا بہت چھُ مےٚ تَگان بہٕ چھُس یَژھان وٕنکیٚنَس تہِ بہٕ چھُس فونَس پٮ۪ٹھ وٕچھان موبایلَس پٮ۪ٹھ وٕچھان کہِ کِتھ کنیٚتھ چھِ آسان ڈرایِنٛگ کَرٕنۍ آرٹ کِتھ کنۍ چھُ کانٛہہ چیٖز پینٛٹ کِتھ کنۍ چھُ کَرُن تہٕ وٕنکیٚنَس چھُس بہٕ ہیٚکان تھوڑا بہت یِہے ترٕہ ژَتجی پٔرسَنٹ تامَتھ ڈرایِنٛگ کٔرِتھ یا پینٛٹِنٛگ کٔرِتھ